أسۍ چھِ زیادٕ پَہنَس رَنان بَتَے زیادٕ پَہنَس کیاہ أسۍ چھِ دُہے رَنان بَتہٕ اَگر چاہے سُہ اَکہِ بَجہِ ہُنٛد بَتہٕ ٲسِنۍ یا شَامُک بَتہٕ ٲسۍتن أسۍ چھِ تَتھ بَتَے ونان تہٕ أسۍ چھِ بَتَے رَنان زیادٕ پَہمتھ بَتس سۭتۍ چھِ أسۍ پَتہٕ اَلگ اَلگ سَبزی بَناوان اَگر اَسہِ اَکہِ دۄہ ہاکھ چھِ رَنان ہاکَس سۭتۍ چھُ اَسہِ کیٚنہہ نہ تہٕ کیٚنہہ بیٚیہِ بیٚیہِ تہِ تھاوان بیٚیہِ کانہہ سَبزی چھِ بَناوان أسۍ ماز چھُ آسان یا بیٚیہِ کیٚنہہ چھُ آسان کۄکر چھُ آنان گاڈٕ چھِ آسان تہٕ مَگر زیادٕ پَہنَس چھِ زیادٕ پہنَس چھِ اَسہِ آسان گرچے سَبزی یِم أسۍ گرِ وارین منٛز چھِ سَپ وۄپداوان أسۍ چھِ زیادٕ پَہمَتھ تٔمَے رَنان اَکہِ بَجہِ تہِ تہٕ شامَس تہِ کُنہِ دۄہ چھِ أسۍ ہَفتس منٛز پَتہٕ اکھ دوٚوا چھِ اَنان کۄکُر ہَفتَس منٛز اکھ دوٚوا چھِ اَنان ماز اَکہِ دوٚوا چھِ اَنان أسۍ گاڈٕ تہٕ آسان چھِ اَسہِ اَمَے چیٖز بَتَس سۭتۍ تہٕ اَکہِ بَجے چھِ أسۍ بَتَے رَنان تہٕ شامَس تہِ چھِ بَتَے رَنان اَتھ منٛز چھےٚ نہٕ تیٖژاہ فرق کِہینۍ تہِ کشیٖر منٛز چھ پرٮ۪تھ کُنہِ گرَس منٛز یی گژھان ییٚتہِ چھِ بَتَے رَنان اَلبتہ یِم بَتن سۭتۍ پَتہٕ سَبزی چھِ آسان تَتھ منٛز چھِ واریاہ واریاہ پَتہٕ تَبدیٖلی آسان اَکہِ دۄہ ٲس اکھ سَبزی بیٚیہِ کہِ دۄہ چھِ آسان بیاکھ سبزی بیٚیہِ چھِ آسان اَتھ منٛزن اَسہِ چھِ پَتہٕ أسۍ چھِ باقی کیٚنٛہہ مَسالہٕ کھٮ۪وان یا أسۍ چھِ ژیٹنۍ بَناوان کٲشِرٮ۪ن چھِ زیادٕ پَہمَتھ تڑکَے کھیٚنۍ پسنٛد لگان تہٕ بیٚیہِ چھِ ییٚتہِ تَڑکہٕ وَڑکہٕ رَلاوان تہٕ أسۍ چھِ یی کھٮ۪وان